آ مےٚ کَرے آرڈَر یہِ چھِ آرڈَر چھُ مےٚ کٮ۪نسَل کَرُن بہٕ گژھَے وۄنۍ واپَس اٮ۪پلِکیشَن منٛز تہٕ یَتَس کوٚر مےٚ یہِ آرڈَر تہٕ اَتھ وُچھَے بہٕ یہِ چھِ تیار گژھان تیار تہٕ بہٕ کَرَے یہِ کٮ۪نسَل گۄڈٕ تہٕ دَبو مےٚ یہِ گوٚو کٮ۪نسَل یہِ اوس واریاہ سہَل کٮ۪نسَل کَرُن کیونکہِ مےٚ چھِ وۄنۍ بہٕ گژھَے اوٗرۍ مےٚ باسان واپسٕے ہوٹلَس پٮ۪ٹھٕے تٔتی کھیٚم یور کوٚت اَنُن وۄنۍ اس لیے گژھو توٗرۍ یور واتان واتان گژھِ یہِ تُرُن اس لیے چھُ ٹھیٖک تَتی